مےٚ ہسا پرِ واریاہ کِتاب واریاہ کِتاب پرِ مےٚ یِمن منٛز ہسا بہٕ مےٚ کرٛے کوٚر مےٚ ہیٚوتۍ وَدُن کیازِ تِم آسہٕ تۭژۍ اِموشنَل مےٚ گوٚو نہٕ کنٹرولٕے پننِس پانَس پؠٹھ تہٕ مےٚ ہسا کوٚر کرٛے سۄ کِتاب اوس کشمیٖری تَتھ منٛز اوس ٹاپِک اکھ أکِس لٔڑکَس پؠٹھ یُس واریاہ غریٖب اوس تتھ منٛز ٲس تٔمۍ سٕنٛزٕے سٹوری لیٚکھِتھ أمۍ کوٗتاہ سٹرگٕل چھُ کوٚرمُت پننہِ لایفہِ منٛز یِم کۭتیٛاہ غریٖب چھِ ٲسۍ مٕتۍ تٔمِس نَسا چھُ مول موج تہِ اوسمُت کِہیٖنۍ تٔمۍ چھِ پتہٕ پانے کوٚرمُت واریاہ سٹرگٕل لایفہِ منٛز سُہ چھُ پَران تہِ اوسمُت موزورۍ تہِ اوسمُت کرَان تِمے پونٛسہٕ اوسمُت پَرنَس لاگان کِتاب اوسمُت تِمنٕے پونٛسَن اَنان دۄہَس اوسمُت موزوٗر گژھان راتس اوسمُت پران آسان واریاہ سٹرگٕل تٔمۍ کوٚرمُت پننہِ زندگی منٛز سۄے دٔلیٖل ٲسۍ اَتھ کٲشِر کِتابہِ منٛز ییٚمہِ کہِ وجہ سۭتۍ ہسا مےٚ ہیٚتۍ واریاہ وَدُن